اگر أسۍ کَتھ کَرو مطلب یہِ سیُن یَتھ پریشَر کُکرَس منٛز چھُ یوان رَننہٕ مطلب سُہ تہِ چھُ گَژھان جلدی تیار مگر تَتھ چھُنہٕ سُہ لَذَت یا سُہ مَزٕ آسان کیٚنٛہہ یُس کہِ ہا أسۍ أکِس بانس منٛز چھِ رَنان یَتھ اصل پٲٹھۍ تٔلِیُن چھِ دِوان یَتھ اصل پٲٹھۍ مطلب یہِ مسالہٕ چھِ تراوان تَتھ تہِ چھِ دِوان تٔلِیُن یا بَگارٕ چھِ کَران تَتھ چھُ لگان زیادٕ مَزٕ ہا سُہ چھُ مطلب یہِ واریاہ وقت مطلب نِوان مطلب تیار گَژھنس مگر تَتھ چھُ تیتھے سُہ چھُ تیُتھٕے مَزٕدار تہِ گَژھان اگر أسۍ وۄنۍ کَتھ کَرو پریشر کُکرٕچ یُس سیُن تَتھ منٛز چھِ رنان آ سُہ چھُ گَژھان جلدی تیار مگر تَتھ چھُنہٕ سُہ لَذت آسان کیٚنٛہہ آ کرے پریشر کُکَر چھُ گَژھان مطلب واریاہن سنٮ۪ن ہِند خٲطرٕ تیار اگر أسۍ کَتھ کَرو مازٕچ مطلب مازَس چھِ ضروری سِٹیٖم آسان دِنۍ تمہِ کِن مطلب اگر کانٛہہ کَم ٹایم آسہِ أسۍ ہیکو مازَس سِٹیٖم دِتھ پَتہٕ ہیکو أسۍ سُہ مطلب شِفٹ کٔرِتھ یَتھ منٛز بییہِ کُنہِ بانس منٛز تَتھ منٛز رٔنِتھ تہِ ہیکو أسۍ کٔرِتھ مَگر اگر أسۍ یِتھ کَنۍ کَتھ کَرو زیادٕ چھُ بہتر روزان یَتھ کُھلہٕ بانس منٛز یہِ سِیُن رَنُن ایز کَمپِیٲڑ ٹُہ پریشر کُکَر